اَگرے أسۍ زَن وُچھو زِ گِندنَس منٛز کِتھ کٔنۍ چھِ کَشمیٖرٕکۍ برونٛہہ پَکان یا کَتھ چھُ زیادٕ فین فولویِنگ مطلب کَتھ چھُ مطلب لُکھ کَتھ چھُ مطلب لُکھ کَتھ سۭتۍ چھِ زیادٕ اَگر أسۍ وُچھو کَشمیٖرُک اکھ کِرکَٹر اَمن پانڈو یُس زَن سوناواری علاقُک چھُ سُہ یُس زَن نیشنل تہٕ بیٚیہِ سِٹیٹ لیٚولہِ چھِ گِندان ؤنکیٚن نیشنَل لیٚولہِ چھُ سُہ ؤنکیٚن گِندان سِٹیٹ لیٚولہِ چھُ سُہ ؤنکیٚن کِرکَٹ گِندان یا اۭں سُہ مطلب کِرکٹ یُس زَن چھُ تٔمِس چھُ ؤنکیٚن مطلب فُل کشمیٖر چھُ تٔمِس سَپوٹ کران تٔمِس اَمَن پانڈو یُس زَن کِرکَٹر چھُ تٔمِس چھُ ؤنکیٚن فُل کَشمیٖر کران سَپوٹ تِکیازِ تٔمۍ سٕنٛزِ تَتھ مطلب زَہانَتَس یا تٔمۍ سٕنٛدِس تَتھ گِندنس یا تٔمۍ سٕنٛدِس تَتھ اَصٕل پٲٹھۍ مطلب اَگرے مطلب سُہ برونٛہہ چھُ پَکان ؤنکیٚن سُہ چھُ پوٗرٕ کَشمیٖرُک ناو کوٚر تٔمۍ پَنٕنہِ ناوٕ سۭتۍ کوٚر تٔمۍ روشَن پَنُن پَنٕنہِ اَکہِ سِٹیٹُک ناو کوٚر تٔمۍ پَنٕنہِ ناوٕ سۭتۍ روشَن بیٚیہِ چھِ ییٚتہِ کٲم گژھان زِ تَمے مطلب تٔمۍ سنٛدے وجہ سۭتۍ تٔمسٕے سۭتۍ چھِ تٔمسٕے چھِ ییٚتہِ زیادٕ مطلب لُکھ مانان یا تٔمِس سَپوٹ کران یا بیٚیہِ چھِ ییٚتہِ کَشمیٖرَس منٛز اکھ کٲم گژھان زِ بیٚیہِ چھِ ییٚتہِ فُٹ بال چھِ ییٚتہِ گِندان واریاہ زیادٕ واریاہ زیادَس مطلب سکوٗل بَچہٕ یا فُٹ بال گِنٛدنہِ چھِ ییٚتہِ ونکیٚن گژھان بَچہٕ چھِ گژھان ؤنکیٚن مطلب نیشنَل لیٚولہِ چھِ گژھان سِٹیٹ لیٚولہِ چھِ گژھان نیشنَل لیٚولہِ چھِ گژھان تِم چھِ تِم تہٕ چھِ ونکیٚن مطلب تِمن تہِ چھِ ونکیٚن لُکھ دِوان ساتھ واریاہ مطلب اکھ فُٹ بالہِ بیٚیہِ چھِ دِوان مطلب کِرکَٹَس أمِس یِمن پانڈو کہِ وجہ سۭتۍ چھِ دِوان بیٚیہِ کِرکَٹَس زیادٕ کران مطلب زیادٕ مطلب زیادٕ تٔمِس تٔمِسٕے کُن مطلب لُکھ ییٚتہِ یا بیٚیہِ چھِ یَمَے فُٹ بال گِنٛدنہِ چھِ ییٚتہِ گژھان واریاہ بَچہٕ چھِ ییٚتہِ گژھان فُٹ بال گِنٛدنہِ یِمن زَن سِٹیٹ لیٚولہِ چھِ نِوان گِنٛدنہِ یِمن زَن نیشنَل لیٚولہِ چھِ نِوان گِنٛدنہِ تِم بَچہٕ یِم زَن ییٚتہِ چھِ گژھان پَتہٕ چھِ مطلب تِم تِم چھِ ہَر کُنہِ جایہِ گِندان نٮ۪برٕ یا اَمہِ وجہ سۭتۍ چھِ اَمے وجہ سۭتۍ چھِ یِمن لُکھ کران مطلب لُکھ کران تعٲریٖف یا یِمن لُکھ کران سَپوٹ تِکیازِ اَگرے کانٛہہ مطلب کُنہِ جایہِ ہُنٛد کانٛہہ بَچہٕ تھزِ لیٚولہِ گِنٛدِ یا سِٹیٹ لیٚولہِ گِنٛدِ یا نیشنَل لیٚولہِ گِنٛدِ تٔمۍ سٕنٛدۍ وجہ سۭتۍ چھُ گژھان اَکہِ اَکہِ پوٗرٕ مطلب اَکہِ مُلکُک ناو چھُ گژھان تَمہِ سٕنٛد وجہ سۭتۍ روشَن یا اَکہِ سِٹیٹ ہُند ناو ہیٚکَن تِم ونکیٚن پَنٕنہِ زَہانَت سۭتۍ روشَن کٔرِتھ اَمے وجہ سۭتۍ چھُ یِمن لُکھ کران ییٚتِکۍ سَپوٹ یا یِہوے کِرکَٹ تہ بیٚیہِ بیٚیہِ فُٹ بال کِرکٹ تہٕ فُٹ بال چھِ یِم زَن ییٚتہِ یِمن زَن ییٚتہِ کَشمیٖرٕکۍ لُکھ چھِ کران واریاہ زیادٕ سَپوٹ واریاہ زیادٕ سَپوٹ